وعلیکُم سَلام اَہَن حظ آ بِلکُل کیٛاہ حُکما حظ ٹھیٖک تُہۍ چھِو حظ بِگنَر کِنہٕ تۄہہِ اوسوٕ اَمہِ برٛونٛہہ ٲسوا جِم کران ٹھیٖک گوٚو اَسہِ حظ چھ روزان زٕ شیٚڈوٗل حظ اکھ چھِ روزان مارنِنٛگ شِڈوٗل بیٚیہِ چھُ روزان اِونِنٛگ شیٚڈوٗل تُہۍ کتھ تُہۍ کتھ تُہۍ کتھ چھُ بَرُن تُہۍ کتھ شیٚڈوٗلَس مَنٛز چھ تُہۍ کتھ شیٚڈوٗلَس مَنٛز چھِ فرٛی حظ آسان اَچھا ٹھیٖک مارنِنٛگ شیٚڈوٗلَس مَنٛز اَسے چھِ واریاہ اِکوِپمٮ۪نٛٹس اَسہِ چھِ اَسہِ گژھِ مےٚ چھِ ٹرینَر ایٚکسپیٖریَنس پانٛژ شےٚ ؤری حظ بہٕ اوسُس اَمہِ برٛونٛہہ تہِ واریاہَن جایَن ٹرین ٹڑین کرناوان یِم جمناسٹکٕس مگر وۅنۍ آس بہٕ یتھ پَنٕنِس ایریاہَس مےٚ اوس نہٕ تھوڑا آ مُشکِلات گَژھان تھوڑا ایٚک ایٚکامڈیشَن رِلیٹِڈ وۅنۍ آس بہٕ پَنٕنِس ایریاہَس مَنٛز ییٚتہِ چھِ مےٚ تھوڑا گَرس نٔزدیٖک وۅنۍ ٹھیٖک چھُ وۅنۍ تۄہہِ تہِ نِیٛوٗوٕ اکھ اَصٕل گول اکھ تۄہہِ چھُو جِم جِم چھِ واریاہ اَصٕل باڑی خٲطر آ ہٮ۪لتھٕ خٲطرٕ واریاہ اَکھ اووَر آل ڈیٚولپمٮ۪نٛٹ خٲطرٕ چھِ یہِ واریاہ اَصٕل چیٖز اکھ تۄہہِ چھُو اکھ اَصٕل ڈیٚسِجَن وۅنۍ کیٛاہ چھُو تۄہہِ فردَر اِکوٗپمٮ۪نٛٹٕس ژےٚ چھِی ژےٚ چھِی بَلکی باڑی ہا اووَر آل اووَر آل اِکوپمٮ۪نٛٹس چھِ واریاہ اَصٕل وۅنۍ اگر چٲنۍ باڑی ایٚکاڑِنٛگ چھِ اَسہِ واریاہ اَصٕل زیادٕ تر ژےٚ یِم اِکوپمٮ۪نٛٹس ضروٗرت چھِ سُہ چھِ زیادٕ تر کاڑیو کاڑیو رِلیٹِڈ یُس ژےٚ باڑی فیٹ ڈِکریٖز گَژھی تِم چھِ اَسہِ واریاہ اَصٕل نہَ أسۍ چھِ یُس نیٛوٗ کَمَر آسہِ تٔمِس خٲطرٕ تہِ آ تٔمِس خٲطرٕ یی سِپیٚسفِک ٹرٛینِنٛگ دِنہٕ یِم آلریٚڈی یِم آسان چھِ یِمَن خٲطرٕ چاہے لیٖن باڑی یِمَن ضروٗرت آسہِ یا بَلکی ٹایپ آسہِ تِم تہِ چھِ آسان ایٚویلیبُل ایٹ دیٹ ٹایم بَٹ مگر اِکووٹہٕ چھِ أسۍ کَرناوان وۅنۍ گوٚو یِمَن خٲطرٕ چھِ أسۍ سِپیٚسفِک ٹایم دِوان یِم یِم نیٛوٗ کَمَر تِمَن چھِ أسۍ دِوان زیادٕ ٹایم کیٛازکہِ تِمَن چھِ آسان نٔے چیٖز ہیٚچھِنۍ نٔے یِم اِکوٗپمٮ۪نٛٹس یوٗز کَرٕنۍ اَمہِ خٲطرٕ فیٖس فی روزوٕ تۄہہِ گۄڈٕ چھِ ٹرٛینِنٛگ فیٖس کیٛازکہِ نیٛوٗ کَمرَس خٲطرٕ چھ ٹرینَر ضوٚروٗری ٹرٛینِنٛگ فی روزِ ٹرینِنٛگ فی روزوٕ تۄہہِ زٕ ہتھ رۄپیہِ حظ تہٕ باقٕے یُس آ اووَر آل مَنتھلی فیٖس چھُ سُہ روزوٕ تۄہہِ پانٛژ ہتھ رۄپیہِ چلو ٹھیٖک حظ گوٚو تُہۍ حظ ییٖزیٚو تُہۍ کٔرۍزیٚو یور وٲتۍزیٚو تُہۍ جِم سیٚنٹَر أتی وُچھو أسۍ